ییٚلہِ اسہِ بَڑیٚن بَڑیٚن ٲں فنٛکشَنَن پٮ۪ٹھ چھُ آسان آبُک اِنتظام کَرُن تہٕ أسۍ چھِ گۄڈٕنیٚتھٕے ٹینٛکَن ہُنٛد استعمال کَران سیٚنٹیٚکسَن ہُنٛد استعمال کَران تہٕ أسۍ چھِ تِمنٕے سیٚنٹیٚکسَن منٛز چاہے سیٚنٹیٚکٕس ٲسۍ تن یا ڈرٛم ٲسۍ تن أسۍ چھِ تِمن منٛز آب تھاوان جمع صاف آب تھاوان جمع تہٕ سُہ آب چھُ اسہِ وازٕوان خٲطرٕ لگان ضروٗرت تہٕ یُس ٲں یہِ سال چھُ سَبہِ چھِ دِوان لوٗکَن چھِ ٲں ترٛیش دِوان تِمَن چھِ أسۍ دِوان مِنرَل واٹَر چھِ أسۍ تہنٛدِ خٲطرٕ کَران یوٗز اَلبَتہ یُس باقٕے ٲں یُس باقٕے ٲں باقٕے باقیِس چیٚنہٕ ییٚتھ ٲں سِنِس چھُ آسان لاگُن یا بَتَس چھُ آسان لاگُن یا سیٛن چھُ آسان چھَلُن تَمہِ خٲطرٕ چھِ أسۍ ڈرٛمبَن ہُنٛد ڈرٛمبَن ہُنٛد استعمال کَران تِمنٕے منٛز چھِ أسۍ آب تھاوان جمع تہٕ یِتھٔے پٲٹھۍ چھِ أسۍ ایٚرینٛج کَران یہِ آب گۄڈٕنیٚتھ